یُتھُے ہسا کووِڈ اوُٹ بٔرسٹ گوٚو تتھ دوران أسۍ نہٕ ہٮ۪کان أسۍ ہمسایہِ سُنٛد تہِ گٔژھِتھ کینٛہہ سٲنۍ یۄس لایف روٗز سُہ روٗز کمرس تہی مخصوٗص

أسۍ ٲسۍ نہٕ ہٮ۪کان پنٕنٮ۪ن یارن دوستن مِلِتھ کینٛہہ تہٕ یِم سٲنۍ یِم بٲے ٲسۍ تجارت کران یِہنٛز زن روزگار اوس پکان أتھۍ یِم زیادٕ ٹوٗرزم سٮ۪کٹرس پٮ۪ٹھ ڈپٮ۪نڈ ٲسۍ کران تِم تہِ ٲسۍ سٲنۍ پٲٹھۍ گرن انٛدر بِہِتھ تِکیٛازِ یِتُھے نٮ۪برِم سیاح ہٮ۪کہِ ہا نہٕ یوریِتھ مگر کووِڈ یِتُھے اوس چلان تِم ٲسۍ نہٕ ہٮ۪کان ٹراوٕل کٔرِتھ کینٛہہ تِکیٛازِ اگر تِمن یہِ کووِڈ ناینٹیٖنٕچ بٮ۪مٲر آسہِ ہا سۄ گژھِ ہا أکِس جایہِ پٮ۪ٹھ بیٚیِس جایہِ پھٔہلِتھ لہٰذا کٔرتھ حکوٗمتن لگٲو تمہِ ساتہٕ بین یتھ انٹرنیشنل فلایٹن پٮ۪ٹھ یا أکِس جایہِ پٮ۪ٹھ بیٚیِس جایہِ ٲسۍ نہٕ ہٮ۪کان أسۍ پٔکِتھ کٔرتھ کینٛہہ وۄنۍ اگر اٮ۪مرجنسی ٲسۍ آسان تیٚلہِ اوس اٮ۪مبلینسن ہُنٛد سہارٕ پٮ۪وان اسہِ نیُن اگر اسہِ ہسپتال آسہِ ہا گژھُن تمہِ ساتہٕ ٲسۍ ترٛاوان تہٕ بیٚیہِ تہِ ٲسۍ نہٕ دِوان تیٚلہِ تہِ ترٛٮ۪ن یا ژورن نفرن ٲسۍ نہٕ دِوان یکجہ گژھنہٕ کینٛہہ یعنے بیٖڈ باڈ ٲسۍ نہٕ دِوان کرنہٕ گورنمینٹ تمہِ ساتہِ اسہِ کینٛہہ لہٰذا کٔرتھ ییٚلہِ یہِ ٹوٗرسٹ سٮ۪کٹر چھُ یہِ گوٚو تمہِ ساتہٕ سٮ۪ٹھاہ مُتٲثر امہِ سۭتۍ گوٚو سانٮ۪ن یِم بٲے ٲسۍ یِم دُکان دٲری ٲسۍ کران یا یِم کُنہِ تہِ سۭتۍ کُنہِ تہِ رنٛگۍ اتھ سۭتۍ جُڑِتھ ٲسۍ تِمن ہسا گوٚو امہِ ساتہٕ سٮ۪ٹھاہ مُشکلات امہِ ساتہِ ٲسۍ صرف ہٮ۪کان یِم میڈکل میڈکل فیٖلڈس منٛز ٲسۍ کٲم کران تِمٕے یوت ٲسۍ ہٮ۪کان نیٖرِتھ گرِ نٮ۪بر کیٛازِ تِمن ٲسۍ یہِ ڈیوٗٹی تِمٕے ٲسۍ سٲنۍ تمہِ ساتہٕ مُحافظ بٔنِتھ یہِ کٲم کران تِم ٲسۍ پنُن پان تہِ محفوظ تھوان تِم أسۍ یم کووِڈ نایِنٹیٖن یِم انسٹرکشنٕز تمیُک پالن کران تہٕ تمہِ سۭتۍ ٲسۍ تم پانہٕ تہِ بچان تہٕ پنٕنی فیملی تہِ بچاوان تہٕ سۭتۍ سۭتۍ اسہِ عام لُکن ہنٛد تہِ ٲسۍ تِم خیال تھوان تہٕ مگر اتھ دوران آیہِ واریاہ سختی تِکیٛازِ پۄنٛسہِ گوٚو نایاب یِمن دۄہن ییٚلہِ نہٕ کانٛہہ کماونٕے اوس سُہ اوس نہٕ ہٮ۪کان پتہٕ خرٕچ تہِ کہیٖنٛۍ کٔرتھ تہٕ مگر أسۍ چھِ شُکر گُزار گورمینٹٕکۍ تتھ دوران تھوو یِمو اسہِ مُفُط راشن مُہیا تہٕ أسۍ ٲسۍ نہٕ ہٮ۪کان توتہِ ٲسۍ ہٮ۪کان أسۍ پنُن کھٮ۪ن چٮ۪ن آرام سان کٔرتھ تہٕ مگر اور آل آیہِ امہِ سۭتۍ اقتسٲدی لحاظہٕ آیہِ سختی اسہِ تہٕ أسۍ چھِ دپان منٛگان رۄبس تہٕ مٔزیٖد یِم ازمٲیشہِ مہ ترٛاو اسہِ کینٛہہ أسۍ چھِنہٕ یِمن تل وُنہِ ہٮ۪کان وُترِتھ کینٛہہ